مےٚ ٲسۍ فِلپ کاٹَس پٮ۪ھ جاکیٚٹ زٕ ترٛےٚ کٔرمٕٹۍ آرڈَر یِم زَن مےٚ آز برونٛٹھ لَگ بَگ زٕ ڈاے ریٚتھ آرڈَر ٲسۍ کٔرمٕتۍ تِم ٲسۍ مےٚ اکہِ سُپیشَل اوٚکیجن خٲطرٕ آرڈَر کٔرمٕتۍ اَسہِ اوس أکِس جاے سُپیشَل فَنٛکشَن تہٕ تَتھ مَنٛز گَژھنہٕ خٲطرٕ ٲسۍ مےٚ تِم آرڈَر کٔرمٕتۍ مَگَر بَد قسمتی سان گوٚو تِمَن گۄڈٕنیٚتھٕے ڈِلے واریاہ زیادٕ تمن اوس تمو دِتمٕتۍ ڈیٚلِوری ٹایم اوس تِمو تَتھ دِتمٕتۍ پانٛژھ پٮ۪ٹھ سَتھ دۄہ مَگَر تَتھ لٔگۍ لَگ بگ دٔہ باہہ دۄہ واتنَس اور بَہہِ دۄہ ییٚلہِ سُہ ووت پَتہٕ دوٚپ تمۍ ہے وۄنۍ چھِ لوکیشَن غَلَط سُہ ہیٚوک نہٕ اصٕل لوکیشنَس پٮ۪ٹھ بَرابَر لوکیشنَس پٮ۪ٹھ وٲتِتھ کِہیٖنۍ تہِ یہِ باسے مےٚ گۄڈٕنیٚتھٕے اکھ غَلَط چیٖز دوٚیِم چیٖز باسیٚو مےٚ تَتھ اوس تِمو تھوومُت کیش آن ڈیٚلِوری اوپشَن مگر ہۄپٲر اوس نہٕ پے یہِ کیش آن ڈیٚلِوری اوپشَن اوس نہٕ سُہ ایٚکسیٚپٹ کَران کِہیٖنۍ تہِ تھومُت اوس ہس اوپشَن تہِ مگر تَتھ پٮ۪ٹھ اوس نہٕ آرڈَر گَژھان کِہیٖنۍ تہِ تمہِ پَتہٕ یُسَن پَتہٕ وونۍ یِتھ پٲٹھۍ تِتھ پٲٹھۍ ووت مےٚ نِش یہِ چیٖز اتھ لٲگۍ یِم جاکیٚٹ اتھ لٲگۍ لَگ بَگ بَرابَر سَداہ دۄہ اَرداہ دۄہ یتھ زَن تِمو پانٛژھ پٮ۪ٹھ سَتھ دۄہ وَنے تَتھ لٔگۍ لَگ بگ اَرداہ دۄہ مےٚ نِش واتنَس اَرداہہِ دُہۍ یِتھٕے یہِ ووت یِمَن کوٚر مےٚ پے کوٚر مےٚ یِمَن پَتہٕ آن لاینٕے یُتھٕے یِمَن مےٚ پے کوٚر پَتہٕ یُتھٕے مےٚ یِم گَرٕ واتنٲو اتھ ٲسۍ پیکیجِنٛگ اکھ بَکواس پیکیجِنٛگ سۄ ٲسۍ بِلکُل یَلے یِم ٲسۍ باسان یِتھے پٲٹھۍ عام تاکہِ یِم ٲسۍ واریاہ درٛوگۍ لَگ بگ ٲسۍ یِم جاکیٚٹ پانٛژترٕہَن شیٚتَن ترٛےٚ جاکیٚٹ یِم ٲسۍ اصٕل درٛوگۍ جاکیٚٹ یِمَن یۄس مےٚ پیکیجِنٛگ وٕچھ سۄ ٲسۍ بِلکُل عام پیکیجِنٛگ یِم ٲسۍ سِمپل یِمو پالِتھیٖنَس مَنٛز سوٗزمٕتۍ اتھ ٲسۍ نہٕ کٕہٕنۍ تہِ کَوَر وَوَر پٮ۪ٹھہٕ کِہیٖنۍ تہِ مَطلَب امو مےٚ توٚر یہِ سمجھ زَن تہِ چھِنہٕ یِم کَسٹَمَر سٕنٛدۍ پریوسی ہُنٛد خَیال تھاوان کِہیٖنۍ تہِ تمہِ پَتہٕ یُتھٕے یہِ چیٖز ووت وۄنۍ اوس پیکیجِنٛگ ہُنٛد تہِ سَہَل یُتھٕے مےٚ یِم کھوٗلۍ یِمَن وُچھ مےٚ یُس مےٚ کَلَر چوٗز اوس کوٚرمُت سُہ کَلَر اوسٕے نہٕ یِمَن یُس مےٚ سایز اوس یِمَن یورٕ دیُتمُت سُہ سایز تہِ اوس نہٕ کِہیٖنۍ گوٚو یِمَن مَنٛز ٲسۍ گۄڈٕنیٚتھٕے یہِ پرابلِم کَلرٕچ تہٕ سایزٕچ یمو مَنٛز ٲسۍ ترٛیٚن مَنٛز اوس اکھ سُہ سایز یُس مےٚ پانَس بَرابَر آو زٕ ٲسۍ تِم یِم نہٕ مےٚ پانَس آے بَرابَر کہیٖنۍ تہِ تم نی دِتۍ مےٚ پَتہٕ بیٚیِس اِنسانَس ییٚلہِ یِم جاکیٚٹ اَسہِ اِستِمال کٔر لَگ بگ کٔر اَسہِ یِم پَنٛداہ پٮ۪ٹھِ وُہ دۄہ اِستمال اور وُہہِ دُہۍ باد وٕچھ اَسہِ یِہِنٛز حالَت گٔے یی یمہِ ساتہٕ اَسہِ یِم چھیٚلۍ یِمَن ژوٚل سورٕے کَلَر نیٖرِتھ یِمَن یُس یہِ کَپُر اوس یہِ لوٚگ پھَٹنہِ یِمَن یِم ٹیبہٕ آسہِ یِم لَجہِ پھَٹنہِ یہِ اوس بِلکُل ڈُبلِکیٹ چیٖز یِمو سوٗزمُت یہِ آو نہٕ بِلکُل تہِ پَسَنٛد اَسہِ کِہیٖنۍ تہِ امہِ عَلاوٕ یُس مےٚ اتھ بیاکھ چیٖز باسیٚو یہِ اوس اَگَر یِمَن پریٚس ویٚس کَرہا یہِ اوس گَژھان لٲڈِتھ کتھ یُس پریٚس چھُ آسان آیرَن چھُ آسان تَتھ اوس یہِ گَژھن لٲڈتھٕے تَوسہَ باسیٚو مےٚ یہِ اوس نہٕ بِلکُلٕے سُہ چیٖز کینٛہہ یُس اِنسانَس پے پَزِ ہا مٔل ہیٚون حَتاکہِ یِمَن اوس قۭمت اصٕل درٛوگۍ پے مےٚ یِم واریاہ مَگَر فٲیِدٕ مِلیٚو نہٕ مےٚ یِمَن ہُنٛد کِہیٖنۍ تہِ تمہِ موٗجوب چھُ مےٚ باسان یِمَن پَزِ کٲم کَرٕنۍ یِم زَن تَتھ رِوِو ٲسۍ یا باقٕے چیٖز ٲسۍ رِوِو تہِ ٲسۍ تَتھ ٹھیٖک دِتھ مےٚ توٚر نہٕ یہِ سمجھ کہِ یِم چیٖز کیازِ درایہِ نہٕ تِتھ کینٛہہ یِتھ یِمو دِتمٕتۍ ٲسۍ وۄنۍ چھُس بہٕ دَپان یِم تہٕ کانٛہہ یۄس تہِ کانٛہہ ای کامرس ویٚبسایٹ یا کَمپٔنی آسہ تِمَن پَزِ پوٚز پوٚز وَنُن کَسٹَمَرَن تِمَن پَزِ نہٕ کَسٹَمَرَن دونٛکھِ دِیُن کِہیٖنۍ تہِ تکیاز امہِ سۭتۍ چھُ پَتہٕ کَسٹَمَرَن ہُنٛد ٹرسٹ تِمَن پٮ۪ٹھ ختٕم گَژھان سُہ چھُ کُلَس پٮ۪ٹھ آسان کَمپٔنی ہُنٛدٕے نۄقصان